سٲنِس علاقَس منٛز ہَسا چھِ ریٖزَن یہِ کہِ سٹوٗڈَنٛٹٕس چھِنہٕ ہٮ۪کان سکوٗل گٔژھِتھ دۄہَے کِہیٖنۍ نہِ تِکیٛازِ کہِ ریٖزَن چھِ یہِ سکوٗل چھِ واریاہ دوٗر مکانو پٮ۪ٹھ پنٛنیو ییٚمہِ سۭتۍ نہٕ ہَسا بَچہِ چھِنہٕ ہٮ۪کان ٹایمَس پٮ۪ٹھ وٲتِتھ کِہیٖنۍ نہٕ بیٚیہِ اگر کُنہِ دۄہ موسم اوس خراب روٗدَس سۭتۍ چھِ عذاب گژھان بیٚیہِ نَسا چھُنہٕ ٹرٛانسپوٹ اٮ۪ویلیبٕل کِہیٖنۍ نہٕ یَتھ منٛز تِم سکوٗل ہٮ۪کن وٲتِتھ تَوَے ہَسا چھِ أزِکۍ شُرۍ سکوٗل گژھان کِہیٖنۍ تِم چھِ کَران کٲم باقیَن باقیَن جایَن منٛز بیٚیہِ نَسا چھِنہٕ یِمَن پونٛسہٕ آسان کِہیٖنۍ اٮ۪ویلیبٕل بیٚیہِ نَسا چھِنہٕ یِمَن جانکٲری آسان کِہیٖنۍ اٮ۪ویلیبٕل ریٖزَن ہَسا چھِ یِہوٚے کہِ سٲنِس عَلاقَس منٛز چھِ سُہ سکوٗل واریاہ دوٗر یَتھ منٛز شُرٮ۪ن چھِ گژھان دِقت روٗدَس منٛز زیادٕ گرمی منٛز سکوٗل واتُن یا یہِ ہسا چھُ ریٖزَن